السَّلام علیکم جی سِسٹَر بہٕ حظ چھس ییٚتہِ زٕ دۄہو پٮ۪ٹھ ایٚڈمِٹ جی سِسٹَر بہٕ حظ چھس دَوا بَرابَر یِوان ہیٚوان مگر توتہِ حظ چھےٚ مےٚ تیٖژا زِیادٕ فَرَق کِہیٖنۍ باسان مےٚ حظ چھِ وُنہِ تہِ واریاہ دَگ آسان سِسٹَر مےٚ حظ چھِ یَتھ اَصلی یُس مےٚ سٹامَک وَغیرہ ہس تامت بیٚیہِ اِنٹیٚسٹایِنٕز یِم چھِ مِیادَس أنٛدرَمَن حظ چھُ مےٚ تھوڑا سا اِنفیٚکشٮ۪ن گوٚومُت ییٚمہِ کہِ وَجہ سۭتۍ حظ چھُنہٕ مےٚ کِہیٖنۍ شرٛپان یہِ تہِ بہٕ کھٮ۪وان چٮ۪وان چھس سُہ حظ چھُ مےٚ سورُے وامِٹِنٛگ سۭتۍ واپسٕے یِوان بیٚیہِ حظ چھس بہٕ واریاہ زیادٕ یہِ تھُوٚکمُت فیٖل گَژھان مےٚ نہٕ حظ چھَنہِ ہیٚکتھٕے آسان کہِ بہٕ کَر کانٛہہ کٲم یا کیٚنٛہہ بیٚیہِ حظ چھِ مےٚ واریاہ زِیادٕ دَگ آسان پورٕ باڈی بیٚیہِ حظ چھِ مےٚ کَلَس تہِ وارِیاہ زِیادٕ دوٚد آسان یِمو چیٖزو کہِ وَجہ سۭتۍ بیٚیہِ حظ چھُ مےٚ بی پی آسان ہمیشہ ہمیشہ لووٕے یہِ حظ گوٚو مےٚ میم کیٚنٛہو دُہو پٮ۪ٹھٕے حظ گوٚو مےٚ یہِ شُروع مےٚ حظ کھٮ۪یاو بازرٕ منٛز کیٚنٛہہ ریٚسٹوٗرنٹ منٛز بَتہٕ ییٚمہِ کہِ وجہ سۭتۍ تَنَے پٮ۪ٹھ حظ لوٚگ مےٚ یہِ شُروٗع گَژھنہِ شاید حظ آو نہٕ مےٚ کِہیٖنۍ راتھ زیادٕ مصالُک سُیٚن بیٚیہِ ہوٹل پٮ۪ٹھ کھیٚوان شاید حظ اوس آبَس تہِ سُہ حظ اوس نہٕ صاف آب کِہیٖنۍ یُس مےٚ چیٚو توے حظ گٔے مےٚ یہِ پرٛابلِم شاید

نہ میم اِنس تَنہٕ پٮ۪ٹھ حظ لوٚگ مےٚ اِتھ کٔنۍ شُروٗع گَژھنہِ گۄڈٕ حظ گوٚو مےٚ سٹامَک اِنفیٚکیٚشن تَمہِ پتہٕ حظ لٔگۍ مےٚ یِم باقٕے چیٖز نَنۍ یِتھ کٔنۍ آرسا گٔیم شُروٗع تَمہِ پتہٕ حظ لوٚگ مےٚ کَلَس تہِ دود کَرنہِ اَمہِ علاوٕ حظ لٔگۍ مےٚ اِک یِم زِیادٕ تہِ تھوڑا سا ویٹ تہِ لوٗز گَژھنہِ یِم حظ لٔگۍ مےٚ نٔے نٔے وُنہِ پٮ۪ٹھ یِم شُروع گَژھنہٕ تَوے حظ کَرے حظ بہٕ ایٚڈمِٹ مگر ییٚتہِ حظ دِتُکھ مےٚ ٹھیٖک ٹھاکٕے میٚڈِکیشن مےٚ حظ چھُ گُلِکوٗز وغیرہ تہِ چَلان کَنٹِنوَسلی مگر مےٚ نَہ حظ چھنہٕ توتہِ کِہیٖنۍ فَرَق باسان مےٚ حظ چھِ وُنہِ تہِ واریاہ زیادٕ دَگ آسان سٲرسٕے پانَس بیٚیہِ سٹامَک کُنہِ ساتَن چھس نہٕ بہٕ ہیٚکان برداشت تہِ کِہیٖنۍ کٔرِتھ مےٚ حظ چھِ تیٖژا دَگ کَران